سپوٹٕس سیٚکٹَر یِم ہَسا یِم سپوٹٕس ڈِپاٹمٮ۪نٛٹَن سۭتۍ چھِ سٲنِس ایریاہَس منٛز یِم ڈِپاٹمٮ۪نٛٹ وِپاٹمٮ۪نٛٹ ییٚتِکۍ یِم آفِس وافِس تِمو ہسا تُلہِ واریاہ قدم ہسا تُل یِمو اتھ کھیلہِ مُتعلِق تِمو ہسا گۄڈٕنٮ۪تھٕے کٔرۍ ہسا تِمو واریاہن واریاہن تحصیٖلن منٛز یا وَنو واریاہَن واریاہَن گامَن منٛز ہسا کٔرۍ تِمو سٕپو سپوٹٕس اٮ۪ویرنیس اٮ۪ویرنیس پرٛوگرام ہسا کٔرۍ تِمو تَتہِ اَتھٕ اَمے سپوٹسٕچ ووٚنُکھ زِ یہِ کہِ اَمہِ سۭتۍ کیٛاہ چھِ روزان اَمہِ سۭتۍ کیٛاہ گژھِ ٹھیٖک چھُ روزان اَتھ اَمہِ سۭتۍ ہَسا چھُ ہیلٕتھ ویلٕتھ روزان اَصٕل اَگَر یہِ ہَسا أسۍ کھیلہٕ ویلہٕ گِنٛدو اَمہِ سۭتۍ چھُ روزان سون ہٮ۪لٕتھ اَصٕل بیٚیہِ ہَسا چھِ اَمہِ سۭتۍ مٮ۪نٹَل ہیلٕتھ تہِ چھِ روزان اَسہِ ٹھیٖک دٮ۪ماغ یُس چھِ دٮ۪ماغ تہِ چھِ روزان اَمہِ سۭتۍ ٹھیٖک اَسہِ أسۍ نہ سا اگر أسۍ اَسہِ چھِ پَتہٕے اَگَر اَسہِ کھیلہٕ ویلہٕ گِنٛدو یِمَے کِرٛکٮ۪ٹ گِنٛدو فُٹ بال گِنٛدو گۄڈنٮ۪تھٕے روزو أسۍ یِمو غلط کامیو نِش دوٗر تَتھ منٛز چھِ غلط کامہِ اَگَرے وٕچھو أسۍ یُس ہَسا یہِ ڈرٛگ ایٚڈِکشَن سُہ چھِ آز عام اگرَے أسۍ یِم کھیلہٕ ویلہٕ گِنٛدو گۄڈنٮ۪تھٕے روزو أسۍ یِمو ڈرٛگ ایٚڈِکشَن نِش روزو دوٗر دوٗر أسۍ گوٚو اَمہِ سۭتۍ ہَسا چھُ واریاہ فٲیدٕ بیٚیہِ ہَسا تُلۍ یِمو ڈِپاٹمٮ۪نٛٹ والیو تِمو ہَسا کٔرۍ یِم آرگنایز کٔرۍ تِمو یِمَے یِمَے زٕ ڈِسٹِرٛک لٮ۪ولہِ پٮ۪ٹھ کٔرۍ تِمو یا ہلکہٕ لٮ۪ولہِ پٮ۪ٹھ کٔرۍ تِمو یِمَے ٹورنَمٮ۪نٛٹ آغاز تَمہِ سۭتۍ ہَسا آیہِ واریاہ یوٗتھو ہَسا کٔرۍ تَتھ منٛز واریاہو لُکو ہَسا کٔر تَتھ منٛز پاٹِسِپیٹ تَمہِ کِنۍ ہَسا گوٚو یُس یہِ اَکھ بیٚیہِ مٔلیو اَتھ تہِ یہِ ہسا بَڑیو دۄہ کھۄتہٕ دۄہ اَمہِ سۭتۍ کیٛاہ چھِ وَنان سپوٹٕس سیکٹر تہِ گوٚو بَڑیو بیٚیہِ ہسا نی تہِ خلقو نی اَتھ منٛز دِلچسپی تہِ بیٚیہِ بَچے لُکھ تہِ غلط کامیو ولط کامیو نِش